اَگرٔے أسۍ زَن کٲنٛسہِ بَچہِ سٕنٛز اصٕل وٲنٛس وُچھو یَتھ منٛز سُہ پَنُن ٲں ٹیلیٚنٹ ہیٚکہِ ہٲیِتھ اَتھ منٛز کیٚنٛہہ بَناونَس منٛز کٲنٛسہِ ہنٛز تصویٖر بَناونَس منٛز یا کیٚنٛہہ ٲں پیپَر پینٹِنٛگ بَناونَس مَنٛز کاغدَس پٮ۪ٹھ اَگَرٔے کانٛہہ سۄ پینٹِنٛگ بَنایہِ اَتھ چھَنہٕ آسان کانٛہہ وٲنٛس کِہیٖنۍ تہِ نہٕ یہِ چھُ آسان کانٛہہ ٹیلیٚنٛٹ یہِ چھُ آسان کانٛہہ أمِس منٛز ٲں أمِس منٛز کانٛہہ ٹیلیٚنٛٹ یُس زَن کُنہِ تہِ وِزِ چھُ ہیٛکان أمِس منٛز نیٚبَر نیٖرِتھ اَتھ چھَنہٕ آسان کٕہٲنۍ تہِ نہٕ ایج یہِ چھُ پانٔے مطلب ییٚلہِ کانٛہہ بَچہِ چھِ أسۍ ترٛاوان سکوٗل سۄ چھِ آسان مطلب ترٛہ ٲں ترٛیٚیہِ وہٕرۍ پَتہٕ ہیٚکہِ بَچہِ پَنُن ٹیلیٚنٛٹ ہٲیِتھ پَتہٕ سُہ ٲں کانٛہہ ڈرٛایِنٛگ بَنایا پَتہٕ سُہ کانٛہہ پینٹِنٛگ بَنایا ٲں سُہ پَتہٕ کیٛاہ بَنایہِ ہا سُہ چھُ آسان تمے ترٛیٚیہِ وہٕرۍ پَتٔے ییٚلہِ سُہ سکوٗلِنٛگ چھُ کَران جۄایِن ییٚلہِ سُہ سکوٗل چھُ گژھان تہٕ تٔمے پَتہٕ چھُ ہیٚکان وُنٛکیٚن چھِ أسۍ وُچھان وُنٛکیٚن چھِ نِکۍ ٲں لۄکٕٹۍ لۄکٕٹۍ واریاہ لۄکٕٹۍ لۄکٹۍ بَچہِ تِم چھِ آسان ڈرٛایِنٛگ بَناوان پینٹِنٛگ بَناوان تِمَن مَنٛز چھُ آسان واریاہ زیادٕ ٹیلیٚنٹ ٹیلیٚنٹَس تہٕ اَتھ اَتھ یِمَن باقیَن چیٖزَن یِمَن چھَنہٕ آسان کٕہٲنۍ تہِ نہٕ وٲنٛس کِہیٖنۍ تہِ نہٕ یِمَن چھُ یہِ چھُ آسان اَکھ ٹیلیٚنٹ یہِ چھُ ہیٛکان یہِ یہِ بَچہِ چھُ ہیٛکان یہِ پَنُن ٹیلیٚنٹ کُنہِ تہِ وٲنٛسہِ منٛز ہٲیِتھ آ اَگَرٔے یہِ یہِ پَنُن ٹیلیٚنٹ ہیٚکہِ ہٲیِتھ لَۄکچے وٲنٛسہِ منٛز سُہ گوٚو واریاہ زیادٕ اصٕل أمِس خٲطرٕ چھِ تَمہِ سۭتۍ واریاہ مطلب وَتہٕ گَژھان پَتہٕ یَلہٕ اَگَرٔے کانٛہہ بَچہِ چھُ لَۄکچہِ ایجہِ منٛز چھُ سُہ ہاوان پَنُن ٹیلیٚنٹ سُہ گوٚو واریاہ زیادٕ اصٕل تِکیٛازِ اَتھ ٹیلیٚنٹَس سُہ ہٲے ٹیلیٚنٹ سُہ تٔمِس آسہِ سُہ ٲں سُہ ڈرٛایِنٛگ تَگہِ تٔمِس بَناوٕنۍ اصٕل یا سُہ بَنہِ کانٛہہ بوٚڑ بارٕ آرٹِسٹ بَنہِ سُہ اَتھ مَنٛز پینٹِنٛگ مَنٛز یا کُنہِ مَنٛز یہِ چھُ لَۄکچے وٲنٛسہِ پٮ۪ٹھ چھُ گَژھان سِٹارٹ پانٛژِ وہٕرۍ پَتہٕ یا شیٚیہِ وہٕرۍ پَتہٕ پانٛژھ ؤری شےٚ ؤری یہِ چھِ اَکھ ٲں اصٕل ایج یَتھ مَنٛز اَکھ ٲں بَچہِ ہیٚکہِ کٔرِتھ پینٹِنٛگ کُن تِکیٛازِ اَگَرٔے کٲنٛسہِ بَچَس مَنٛز چھُ آسان کانٛہہ یُتھ ٹیلیٚنٹ پینٹِنٛگ بَناوُن یا ڈرٛایِنٛگ بَناوُن یہِ چھُ آسان أمِس بَچَس مَنٛز لۄکچارٕ پٮ۪ٹھٔے اَگَرٔے أمِس مَنٛز یہِ شوق لۄکچار پٮ۪ٹھٔے چھُ آسان شیٚیہِ وہٕرۍ پٮ۪ٹھٔے پانٛژِ وہٕرۍ پٮ۪ٹھٔے دَہہِ دَہہِ وہٕرۍ پٮ۪ٹھٔے اَگَرٔے أمِس منٛز ٲں گۄڈٔے چھُ یہِ ٹیلیٚنٛٹ آسان تیٚلہِ چھُ یہِ ہیٚکان بٔڑھِتھ پَتہٕ ٲں مطلب بٔڑھِتھ چھُ ہیٚکان پَتہٕ سُہ اَکھ بوٚڑ آرٹسٹ بٔنتھ اگَرٔے مطلب أسۍ ونو نَہ أمِس چھَنہٕ وُنہِ یہِ وٲنٛس بَناونٕچۍ کِہیٖنۍ تہِ نہٕ گوٚو یہِ چھُنہٕ پَتہٕ تَتھ کُن کَران کِہیٖنۍ تہِ نہٕ اَگَرٔے أمِس لۄکچار پٮ۪ٹھٔے پانٛژِ وہٕرۍ پٮ۪ٹھٔے شیٚہِ وہٕرۍ پٮ۪ٹھٔے دَہہِ وہٕرۍ پٮ۪ٹھٔے آسہِ اوکُن تیٚلہِ چھُ اَکھ یہِ چھُ یہِ چھُ مطلب یہِ یہِ ہیٚکہِ اَکھ بوٚڑ بارٕ آرٹِسٹ بٔنِتھ یِہٲے چھِ اصٕل ایج دَہ وُہر شہِ وُہر سَتہٕ وُہر یہِ چھِ اَکھ اصٕل ایج یَتھ منٛز اَکھ ٲں بَچہِ ویسے چھَنہٕ ٹیلیٚنٹَس چھَنہٕ کانٛہہ ایج تہِ نہٕ کیٚنٛہہ تہِ نہٕ پھر بھی چھِ یِہٲے ایج چھِ اَتھ ٹھیٖک